السَلامُ علیکُم اَرشِد صٲب تُہۍ چھُو ٹھیٖک آ اَصٕل پٲٹھ یہِ پَتہٕ کیٛاہ کَریو تۄہہِ اَسہِ چھُنا یہِ ژوٗٹھٮ۪ن متعلق کَرے اَسہِ

ریٹ ویٹ کیٛاہ گژھان اَتھ تہٕ

اچھا ٹھیٖک باغ کٲتیٛاہ چھِ آ مےٚ تہِ وٕچھے تہٕ مےٚ وٕچھے ہُم ڈٮ۪لشَش وٕچھے مےٚ زٕ ژور باغ ٲسۍ تِم تِمَن تہِ چھِ لگ بگ زٕ ژور ساس پیٹہِ پیٹہِ وَسان تہٕ یِمَن منٛز تہِ بَچہِ اَسہِ اَصٕل بیٚیہِ ما کَرون أسۍ أسۍ کانٛہہ پاٹنر واٹنر اٮ۪ڈ کِنہٕ نہ أسۍ چھِ ٹھیٖک اچھا

اچھا ٹھیٖک پونٛسہٕ کوٗتاہ کھَسہِ اَتھ لگ بگ خرچہِ

مان ژٕ پرٛافِٹ آسہِ اَسہِ ٹھیٖکٕے اَتھ اہن حظ سُہ چھِ پَیی لیبَر چھِ اَتھ اَنٕںۍ ضٔروٗری تَمہِ بَغٲر کَتہِ چَلہِ پانَے کَتہِ والو وۄنۍ تہٕ تۄہہِ کٔروٕ أمِس سۭتۍ کَتھ ییٚمِس نٮ۪برِمِس باپٲرِس سۭتۍ یُس اَسہِ پَتہٕ یہِ

اچھا ٹھیٖک اَدٕ کینٛہہ أسۍ کَرو محنت دَپوکھ أسۍ لوڈ ووڈ کَرنَس سُہ دِمو أسۍ ییٚتی یِم لیبَر یِم لوڈ کَرَن گاڑِ واڑِ چھُنا ٹھیٖک چلو وۄنۍ وٕچھو کیٛاہ آسہِ حِساب تہٕ ٹھیٖک چھِ چلو اَدٕ کیٛاہ ٹھیٖک چھُ